کشمیٖری گۄڈٕ ٲسۍ زیادٕ کھۄتہٕ زیادٕ ٲس کشمیٖرَس منٛز کشمیٖری لٮ۪نٛگویج اَصٕل پٲٹھۍ گژھان یوٗز تہٕ مگر یوٗتاہ یوٗتاہ ٹٮ۪کنالجی بَڑے حظ اِنٹرنٮ۪ٹ آو وۄںۍ چھِ اَتھ واریاہ زیادٕ کَم یوٗز گژھان لُکھ لٔگۍ اِنٹرنٮ۪ٹَس سۭتۍ اِنٛگلِش اردوٗ چھِ دِوان زیادٕ فوکَس تہٕ اِنٛگلِش لٮ۪نٛگویج کشمیٖری لٮ۪نٛگویج ترٲوٕکھ أتھی ٹٮ۪کنالجی سۭتۍ پیٚو واریاہ زیادٕ اِفٮ۪کٹہٕ سانہِ کشمیٖری لٮ۪نٛگویج پٮ۪ٹھ اَسہِ پَزِ زیادٕ زور دیُن کشمیٖری لٮ۪نٛگویج پٮ۪ٹھ